اکھ چھُ بانن منٛز یوان گِلاس گیس چھُ یوان بانہٕ چھِ یوان انٛڑکشن کُکر چھُ یوان پرانہِ زمانہٕ اوس نہٕ یتھ پٲٹھۍ آسان از چھُ نوُے نوُے آسان آز چھُ سورُے نوٚو آسان اِنڑکشن کُکر چھُ آسان بانہٕ چھِ آسان چمچہٕ چھِ آسان کأنٹہ سیٚٹ چھُ آسان سورُے کیٚنٛہہ چھُ آسان بیٚیہِ چھِ آسان آیس چھُ آسان پریشر کُکر چھُ آسان آز گیس چھُ آسان پرٛانہِ زمانہٕ اوس نہٕ گیس کہیٖنۍ پرٛانہِ زمانہٕ اوس یتھے پٲٹھۍ بیٚیہِ چھِ آسان چَمچہِ چھِ آسان بیٚیہِ چھِ آسان پٔتلہٕ چھُ آسان دیچہ چھُ آسان ہر کانٛہہ بانہٕ چھِ أسۍ اتھ منٛز تھاوان آز چھُنہٕ زیادٕ سکھ آسان کہیٖنۍ نہٕ مان ژٕ آز چھُ ہر کانٛہہ فیسلٹی پرانہِ زمانہِ کھۄتہٕ چھُ ونکیٚنس ٹھیٖک آسان ونکیٚنس چھُ ہر کانٛہہ آسان ہر کانٛہہ چیٖز آسان ٹھیٖک پٲٹھۍ کِچنس منٛز بیٚیہِ چھُنہٕ آسان کہیٖنۍ آز چھُنہٕ سُہ ٹینشن کہیٖنۍ برٛونٹھ ٲسۍ پیٚوان ہو یہِ آز چھُنہٕ ٹینشن کانٛہہ آز چھُ اِنڈکشن کُکر تہِ آسان گیس آسان ہیٹر آسان آز چھُنہٕ یہِ ٹینشن آز کانٛہہ بیٚیہِ چھِ ژووُہ گٲنٹہٕ پاور آسان تَمہِ موٗجوب چھُنہٕ ٹینشن آسان کہیٖنۍ بیٚیہِ چھُ یہِ ہر کیٚنٛہہ پیٚوان آز بناوُن برٛونٹھ ٲسۍ نِیامہ منٛز دَگان ژھوٹہٕ آز چھِ مِکسرس منٛز دَگان آز چھِ ہر کانٛہہ مان ژٕ اصٕل پٲٹھۍ آسان آز چھُ ہر کانٛہہ کأنتی نِوان بناوان یُس چھُ اسہِ اوُن چھُ آسان تتھ منٛز تہِ چھِ أسۍ بناوان کیٚنٛہہ کیٚنٛہہ آسان بناوُن تتھ منٛز تہِ چھِ أسۍ بناوان گیس چھُ آسان تتھ منٛز تہِ چھِ مان ژٕ ڈِشہِ بناوان انڑکشن کُکر چھُ آسان تتھ پٮ۪ٹھ تہِ ہیٹرس پٮ۪ٹھ تہِ نہٕ تہِ چھِ نہٕ أسۍ ہر کانٛہہ چھُ آسان اتھ پٮ۪ٹھ بناوُن تَمہِ موٗجوب پرانہِ زمانہٕ اوس نہٕ یوتاہ چیز کیٚنٛہہ آز چھُ نوٚو نووٚ یِوان نوٚو نوٚو یِوان تَمہِ موٗجوب آز چھُ ہر کیٚنٛہہ یِوان ژوٚٹ ٲسۍ بناوان ٲز چھُ یِوان سۄ تہِ اتھہٕ سۭتی بَناوُن برٛونٹھ ٲسۍ سَکھ کٲم ونکیٚنس چھنہٕ سَکھ کٲم کہیٖنۍ نہِ بیٚیہِ گٔے کٲم تہٕ پرانہِ زمانہٕ کھۄتہٕ چھُ یہُے وقت ٹھیٖک ونکیٚنس چھِ ہر کانٛہہ چیز بَنان اسہِ اتہٕ اوس اسہِ تِمن دۄہن بَنان کہیٖنۍ مَمہٕ ٲس اسہِ اِتھ پٲٹھۍ وَنان تِمن دۄہن أس نہٕ ہُم چیٖز آسان بَنان کیٚنٛہہ تِمن دۄہن چھُ آسان پیٚوان کیتھام ہو یہِ ونکیٚنس چھُ توتہِ بَنان کیٚنہہ ونکیٚنس چھِ ژوٚٹ تہِ بناوان گیسسٕے پٮ۪ٹھ انڈکشن کُکرس پٮ۪ٹھ بناوان ہر کیٚنٛہہ بناوان اوُن چھُ آسان تتھ منٛز تہِ چھِ بناوان کیک بِسکیٹ وِسکیٹ بناوان تتھ منٛز چھُ تگان بناوان اصٕل پٲٹھۍ آز چھُنہٕ سُہ ٹینشَن کہیٖنۍ برٛونٹھ مس وقتس ہیٚو آز چھُ ہر کیٚنٛہہ بَناوان کِچنس منٛز بیٚیہِ چھُ آسان ہر کانٛہہ بانہٕ ڈیزَین کَور چھُ آسان ڈونٛگہٕ چھِ آسان چَمچہِ چھِ آسان پٔتلہٕ چھُ آسان دیچہِ چھُ آسان بیٚیہِ چھُ آسان یہِ گیس چھُ آسان انڑکشن کُکر تہِ چھُ آسان تٔتی ہیٹر تہِ چھُ آسان تٔتی پاور چھُ گژھان تہٕ لاگان چھِ گیس گیسس پٮ۪ٹھ چایہِ تہِ بناوان تَتہِ مَثال تہِ چھُ آسان چَمچہ تہِ چھُ آسان نوٗن تہِ چھُ آسان مرژٕوانگن تہِ چھُ آسان مَثال تہِ چھُ آسان ہر کیٚنٛہہ چھُ آز کِچنس منٛز آسان تِمن دۄہن اوس نہِ تیُتھ مَثال وَثال آسان کیٚنٛہہ آز چھُ سِنس مَزٕ تہِ گژھان تتھے پٲٹھۍ آز چھُ ہر کیٚنٛہہ بَناوان آز چھُ ہر کانٛہہ کانتی تگان بَناوٕنۍ چِکن چھِ بناوان آز موموز چھِ بناوان پیزا چھِ آز بناوان کِچنس منٛز موموز اونس منٛز چھِ پیٚوان ہر کیٚنٛہہ بناوان آز تِمن دۄہن اوس نہٕ تگان کہیٖنۍ پرانہِ زمانہٕ اوس نہٕ کہیٖنۍ تگان بَناوُن ونکیٚنس چھُ تگان بَناوُن ونکیٚنس چھُ ہر کیٚنٛہہ تگان بَناوُن کانتی تہِ چھِ بَنان پَتہٕ چھِ أسی چَمچہٕ تہِ یہِ تھَوان یہِ کانتی موجوب پیٚوان استعمال کانٹہٕ چَمچہ شراپٕچ یِتھے پٲٹھۍ چھِ أسۍ کھیٚوان تِتھے پٲٹھۍ پوٚتُس ماز ہُمن برٛونٹھ زمانہٕ أسۍ اتھن سۭتۍ کھیٚوان ونکیٚنس چھِ ہر کُنہِ چھِ کھیٚوان أسۍ میگی چھِ أسی بناوان آز میگی چھِ أسۍ چَمچہِ سۭتۍ کھیٚوان تِمن دۄہن اوس نہِ چَمچہِ سۭتۍ تہِ میگی آسان کہیٖنۍ نہٕ تِمن دۄہن اسۍ نہِ پیٚوان اتھہٕ سۭتۍ کھیٚوان آز چھُ چَمچن سۭتۍ کھیٚوان أسۍ کٲنٹہٕ سۭتۍ کھیٚوان آز چھِ ماز ماز تہِ دَگان مِکسرس منٛز تِمن دۄہن أسۍ دَگان یتھ منٛز نیامہ منٛز آز چھِ ہر کیٚنٛہہ بناوان